یُس ہَسا مےٚ تُہٕنٛدِ سایٹہِ پٮ۪ٹھ ٹٕرٛمَر ہیوٚت یہِ ہَسا چھِ اَکھ واریاہ اَصٕل چیٖز اَتھ ہَسا چھِ شیوِنٛگ پاوَر اَصٕل یہِ ہَسا چھِ دِوان واریاہ ٹایم یہِ ہَسا چھِ چارجیبٕل اَمِچ بیٹرٛی چھِ اَصٕل یہِ ہٮ۪کون أسۍ واش تہِ کٔرِتھ یہِ ہٮ۪کون أسۍ یہِ ہٮ۪کون أسۍ چھٔلِتھ تہِ یہِ اَتھ چھِنہٕ کانٛہہ خٲمی اَتھ چِھ واریاہ ٹایم نیران لَگ بَگ چھِ اَتھ نَمَتھ نَمَتھ مِنٹ نیران بیٚیہِ بیٚیہِ چھِ اَتھ کنگٔوۍ زٕ ترٛےٚ سۭتۍ یِم ہَسا کَٹِنٛگ منٛز مَدَت چھِ کَران اَسہِ شیوِنٛگ منٛز مَدَت چھِ کَران